تۄہہِ آسٮ۪و ژٮ۪تَس کہِ کووِڈ ناینٹیٖن سۭتۍ گٔے واریاہ زیادٕ لوٗکھ یِم ٲسۍ تِم موٗدۍ تٕم گُذرے تہٕ تِکیٛازِ کووِڈ ناینٹیٖن ٲس اَکھ وۅبٲیی بٮ۪مٲرۍ اَکھ ییٚمہِ سۭتٮ۪ن واریاہ زیادٕ نۄقصان گوٚو ییٚمہِ سۭتٮ۪ن پرٛٮ۪تھ کٲنٛسہِ گوٚو واریاہ زیادٕ نۄقصان واریاہ زیادٕ مُشکِلات آیہِ اَمہِ منٛز واریاہ زیادٕ بَچہِ گُذرے اَتھ منٛز اِنسان واریاہ زیادٕ گُذرے تہٕ گورمینٹہٕ اوس اَمے کِنۍ واریاہ زیادٕ أپیٖل کَران لوٗکَن کہِ ماسٕک تہٕ کووِڈ ماسٕک تہٕ سینِٹایزَر لَگٲیِو سا ماسٕک تھٲیِو سا لَگٲوِتھ تہٕ اَدٕ نیٖرِو سا گَرٕ نٮ۪بَر تہٕ تِکیٛازِ اگر نہٕ ماسک یا سینِٹایزَر لَگاوان کیٚنٛہہ کہِ کیٛاہ چھِ سَپدان کہِ تِمَن تہِ ہیٚکہِ ہے کووِڈ ناینٹیٖن اَثَر گٔژھِتھ اَمہِ کِنۍ ٲسۍ گورمینٹہٕ واریاہ زیادٕ أپیٖل کَران لوٗکَن کہِ کووِڈ ناینٹیٖن یُس چھُ ماسٕک تھٲوِو لَگٲوِتھ ایٚویر ٲسِو کَران مَطلَب ہُشیار ٲسِکھ کَران زِ ماسٕک لَگٲوِو تہٕ مگر واریاہ زیادٕ لوٗکھ ٲسۍ یِم نہٕ اَتھ سیٖریَس ٲسۍ یِم نہٕ اَتھ نِوان ٲسۍ کیٚنٛہہ تہٕ تِمَن تہِ ٲسۍ یِوان أپیٖل کَرنہٕ کہِ تِم لَگٲوِن سا ماسٕک ڈرٛایوَر یِم چھِ یا باقٕے یِم دُکانٛدار چھِ یا بِزنٮ۪س مین چھِ یِمَن تہِ ٲسۍ یوان أپیٖل کَرنہٕ کہِ ماسٕک لَگٲوِو سا کیٛازِکہِ ماسکہِ سۭتی بَچے واریاہ زیادٕ بیٚیہِ سینِٹایزَر سۭتۍ یِمو سۭتۍ تہِ بَچے پَنُن پان اوس حِفاظتَس منٛز تھاونہٕ خٲطرٕ ٲسۍ أمۍ یِمَن یِم یِم چیٖز ٲسۍ ماسٕک سینِٹایزَر تہٕ یِمو سۭتۍ روٗدۍ یِم سیف تہٕ کووِڈ ناینٹیٖن اوس اَمے خٲطرٕ اوس یِوان گورمینٹہٕ کَران اپیٖل کہِ ماسٕک لَگٲوِو سا تہٕ بیٚیہِ پَنُن پان تِکیٛازِ لوٗکھ چھِ بَچاونہٕ خٲطرٕ تِم ٲسۍ نہٕ پَنٕنہِ خٲطرٕ وَنان کیٚنٛہہ تِم ٲسۍ لوٗکَن ہٕنٛدِ باپَتھ وَنان